ہیٚلو اَسلام علیکُم ٹھیٖک چھُو حظ تُہۍ چھُو حظ تُہۍ چھُو حظ نِوٕز پیپَر وٲلۍ یہِ مےٚ اوس یہِ حظ اَتھ کیٛاہ وَنان تُہۍ چھُو نا حظ گَرٕے ترٛاوان نِوٕز پیپَر صُبحٲے اَچھا اَچھا مےٚ اوس تامِل اِرشاد تہٕ گرٛیٹَر کَشمیٖر حظ ضروٗرت صُبحٲے مگر أرلی اِن دَ مارنِنٛگ فجرٕ پَتے اَہَن حظ آ ییٚتہِ کۄپواری چوکسٕے منٛز کیٛاہ حظ ژۄداہ اَگست مےٚ گژھِ کَنٹِنیٛوٗ آسُن اَکی دۄہ نہٕ کِہیٖنۍ حظ اَہَن حظ آ تامِل اِرشاد تہٕ گریٹر کشمیر یہِ اَکھ اَکھ سِنٛگٕل سِنٛگل پٔر ڈے گَژھِ مےٚ یہِ گژھُن ہوم ڈِلِؤری صُبحٲے فجرٕ پَتے حظ سُہ گوٚو تَامِل اِرشاد تہٕ گرٛیٹَر کَشمیٖر آ ایٚڈرَس ایٚڈرَس لیٖکھِو حظ تُہۍ میٛن چوک کُپوارا باگِنٛدر آباد ہاوُس نمبر تھرٛی

یہِ اَتھ کیٛاہ وَنان تُہۍ ؤنِو یہِ گریٹر کَشمیٖر کۭتِس چھِ گژھان تہٕ ہُہ آ تامِل اِرشاد کۭتِس چھُ گژھان

آ مےٚ چھِ اَکھ اَکھ پیٖس ضروٗرت آ اَچھا دۄن دَہ یہِ پیمٮ۪نٛٹہٕ کیٛاہ پیمٮ۪نٛٹہٕ نِیٖوا تُہۍ پٔر ڈے کِنہٕ رٮ۪تہٕ پَتہٕ رٮ۪تہٕ اَچھا اَچھا رٮ۪تہٕ پَتہٕ رٮ۪تہٕ پٔر ڈے نہٕ کِہیٖنۍ ٹھیٖک ٹھیٖک ٹھیٖک مگر آ مےٚ چھِ کَنٹِنیٛوٗ ضروٗرت صُبحٲے مگر فَجرِ پَتٕے فَجِر نٮ۪ماز اَکہِ اَنٛدٕ آسہِ فَجِر مۄکلان تہٕ بیٚکہِ اَنٛدٕ گژھِ یہِ آسُن دروازس تانۍ اَہَن حظ دۄہَے دۄہَے دۄہَے دۄہَے اَہَن حظ سِکِپ گژھِ نہٕ کُنہِ دۄہ گَژھِ نہٕ یہِ حظ یہِ آسُن کیٚنٛہہ یہِ واتنَے روزِ تٮُ۪تھ گژھِ نہٕ مانُن منٛز گژھُن کِہیٖنۍ کیٛاز آ آ آ صحیح صحیح صحیح صحیح صحیح رٮ۪تہٕ پَتہٕ رٮ۪تٕے تیٚلہِ پَنٛداہ اَگستہٕ پَتٕے کٔرِو حظ تیٚلہِ کِنہٕ صُبحٲے پٮ۪ٹھٕ کٔرِو صبُحسٕے پٮ۪ٹھ ہا ٹھیٖک چھُ ٹھیٖک چھُ تۄہہِ کَتہِ پٮ۪ٹھٕ چھُ اَنُن اَچھا اَچھا تۄہہِ چھُو حظ اَتھ یہِ شاپ کِنہٕ تُہۍ چھُو تۄہہِ اَچھا

او اَسلام علیکُم